اگر أسۍ کَتھ کَرو کہِ أسۍ کَمہِ آیہِ چھِ پَلوٚو چھلان پَلوٚو چھلنُک طریٖقہٕ چھُ یہِ أسۍ چھِ گۄڈٔے کَران کٲم اَگر ٲں پَلوَس آسہِ داغ لوٚگمُت اَمیٛک اَتھ چھِ أسۍ کَران کٲم اَتھ چھِ أسۍ ترٛاوان صابَن یعنی ڈِٹرجیٚنٛٹ اور ییٚلہِ اَتھ ٲں ڈِٹرجیٚنٛٹ ترٛاوان گۄڈٕ چھُ وُچھُن اگر پَلوٚو آسہِ ٲں اصٕل تہٕ یہِ چھُ پیٚوان گَرم آبَس مَنٛز ترٛاوُن ییٚلہِ أسۍ یہِ گَرم آبَس منٛز چھِنہٕ ترٛاوان اَمہِ پَتہٕ چھِ أسۍ اَتھ صابَن ترٛاوان صابَن ترٛاونہٕ پَتہٕ چھِ أسۍ کَران کٲم ٲں یہِ کَران دِوان اَتھ چھوپ ہیٛو تہٕ تاکہِ اَتھ کھژھہِ پوٚس تہٕ یُتھُے یہِ صابَن گَلہِ تہٕ تَمہِ پَتہٕ چھِ أسۍ اَتھ منٛز پَلوٚو ترٛاوان ییٚلہِ پَلوٚو چھِ اَتھ منٛز أسۍ ترٛاوان تہٕ پَتہٕ چھِ أسۍ پَلوٚو چھلان پَلوٚو چھلنہٕ سۭتی سۭتی چھِ أسۍ کَران کٲم أسۍ چھِ گۄڈٕ اَتھ اَکھ چھۅکھ کَڑان تہٕ پَتہٕ چھِ أسۍ اَتھ بیٛاکھ چھۄکھ کَڑان ییٚلہِ أسۍ چھۄکھ کَڑان چھِ کڑان تہٕ أتھۍ سۭتۍ چھِ گژھان کٲم تہٕ اَتھ چھِ نیران داغ واغ تہٕ چھِنہٕ أسۍ یہِ پَتہٕ اَتھ تُرنہِ آب کَڑان بیٛاکھ چھۄکھ غرض أسۍ چھِ دَپان یُس یہِ سون پَلوٚو چھُ یہِ کمہِ آیہِ روزِ صاف یہِ گژھہِ کُنہِ پٲٹھۍ صاف گَژھُن تاکہِ أسۍ ہیٚکہٕ ہون یہِ یوٗز کٔرِتھ ییٚلہِ أسۍ یہِ چھَلان چھِ تَمہِ پَتہٕ چھِ أسۍ کَران کٲم تَمہِ پَتہٕ چھِ اَتھ تُرنہِ آب أسۍ بیٛاکھ گرٛاے دِوان ییٚلہِ أسۍ بیٛاکھ گرٛاے چھِ اَتھ دِوان تہٕ چھِ کَڑان چھِ اَتھ بیٛاکھ چھۄکھ تہٕ اَمِکۍ یِتھٔے کٔنۍ چھِ أسۍ زٕ ترٛےٚ چھۄکھ أسۍ اَتھ پَلوٚو کَڑنَس چھَلان پلوٚو ییٚلہِ أسۍ چھَلان چھِ زٕ ترٛےٚ چھۄکھ چھِ أسۍ دِوان اَتھ تاکہِ اَتھ نیرِ مَل تہٕ أسۍ ہیٚکہٕ ہون لٲگِتھ وۄنۍ چھِ مختلف کَنٛڈِشَن آسان أسۍ کَمہِ آیہِ ہۄکھناوہون یہِ اگر أسۍ گۄڈنیٚتھٕے وُچھو أسۍ چھِنہٕ یہِ گۄڈٕ چیٖران ییٚلہِ یہِ چیرنہٕ سۭتۍ چھِ اَتھ یہِ چھِ أسۍ واریاہ خۄشِک کَران اگر اوٚبُر آسہِ تہٕ تیٚلہِ چھِ أسۍ کَران کٲم تیٚلہِ چھِ أسۍ یہِ چیٖرِتھ تھاوان پَشَس تَل تیٚلہِ چھِ یہِ پَتہٕ ژھَٹہِ سۭتۍ خۄشِک ییٚلہِ ژھَٹھ اَتھ یِوان چھِ خۄشِک تہٕ تَمہِ سۭتۍ چھِ یِم ٹھیٖک گژھان مطلب ہۄکھان چھِ تِتھ کٔنۍ تہٕ بیٚیہِ کیٛاہ چھِ أسۍ کَران کٲم اگر وۄنۍ تاپھ آسہِ تیٚلہِ چھِنہٕ أسۍ یہِ چیران تہٕ پَتہٕ چھِ دُبہٕ ترٛاوان اَتھ مطلب تاپَس تاکہِ یہِ کٲم گژھہِ یہِ ہۄکھہِ جلدی یا ٹیٖنَس پٮ۪ٹھ چھِنہٕ ترٛاوان یِموٕے چیٖزو سۭتۍ چھِ أسۍ پَلوٚو ہۄکھناوان اور بیٚیہِ چھِ أسۍ کَران ساروٕے کھۄتہٕ اگر أسۍ آب بَچاونٕچ کوٗشِش کَتھ کَرو ییٚتیٚتھ آب یُس چھُ یہِ چھُ سانہِ زِنٛدگی ہُنٛد اَکھ سُہ اَکھ اِمپارٹیٚنٛٹ چیٖز ییٚمہِ وَرٲے سٲنۍ زِندگی چھَنہٕ ٲں بےٚ قرار بےٚ مَطلب بیکار اَگر نٔے آب آسہِ آب چھِ أسۍ اَمہِ موٗجوٗب اَتھ مطلب مختلف چیٖزو سۭتۍ بَچاوان مےٚ ووٚن گۄڈٔے ییٚلہِ أسۍ صابَن چھِ دِوان صابَن چھِ ترٛاوان تَتھ چھِ أسۍ چھۄپ دِوان چھوپ دِوان تاکہِ تَتھ کھژھہِ پوٚس ییٚلہِ تَتھ پوٚس چھُ کھَژھان پوٚژھ کھژھنہٕ سۭتۍ چھُ اسہِ بَچان ساروٕے کھۄتہٕ آب تاکہِ یُس یہِ آب چھُ یہِ کَرِ اسہِ کٲم زیادٕ گژھہِ نہٕ یِہِ ویسٹہٕ کِہیٖنۍ یموٕے چیٖزو سۭتۍ چھِ أسۍ آب بَچاوان تہٕ تاکہِ یُس اسہِ باقٕے باقٕے پَلوٚو چھِ تِم کِتھ کٔنۍ ہیٚکو أسۍ چھٔلِتھ یِموٕے چیٖزو سۭتۍ اگر أسۍ آبٕچ کَتھ کَرو آب چھُ واریاہ ضروٗری اسہِ أکِس اِنسان سٕنٛدۍ کَتھ اگر أسۍ اکِس پننہِ سرینَگرٕچ کَتھ کَرو اسہِ چھِ واریاہ آبٕچ کٔمی ییٚتہِ تِکیٛازِ آب یُس چھُ یہِ چھُ أکِس اِنسان سٕنٛدِۍ خٲطرٕ واریاہ اِمپارٹیٚنٛٹ